بہٕ ہَسا چھُس زانان اَکھ ٹٮ۪کنِکٕل ڈِفکَلٹی ٹٮ۪کنِکٕل پرٛابلِم اَکھ سُہ ہَسا گٔے یِتھ کٔنۍ کہِ أزیُک یُس موبایِل فون چھِ اَتھ منٛز چھِ آسان وارِیاہ ایپٕس یِمَن ایپسَن اَپڈیٹ چھُ یِوان پرٛٮ۪تھ رٮ۪تہٕ أسۍ نَسا چھِنہٕ یِم ایپٕس اٮ۪پلِکیشن اَپڈیٹ کَران ٹایمَس پٮ۪ٹھ کیٚنٛہہ ییٚمہِ سۭتۍ ہَسا نٔتیٖج چھِ واتان سون موبایل فون چھِ ہینٛگ گژھان سون موبایِل فون چھِ اَمہِ سۭتۍ خراب گژھان بہٕ ہَسا چھُس یَژھان أپیٖل کَران کہِ یِم اٮ۪پلِکیشَن ٲسۍ اَپڈیٹ کَران ٹایمَس پٮ۪ٹھ ییٚمہِ ساتہٕ یِمَن پَنُن اَپڈیٹ آسہِ واتان یہِ ہَسا چھِ اَکھ لۄکٕٹ ٹٮ۪کنِکٕل اِشوٗ بہٕ ہَسا چھُس یِہوٚے یَژھان وَنُن کہِ اَتھ کٔرِو ہَسا کٲم اَتھ ہَسا ٲسِو پَنُن اَپڈیٹ ییٚلہِ یِوان آسہِ یہِ ہَسا ٲسِو کَران وقتَس پٮ۪ٹھ اَپڈیٹ ییٚمہِ سۭتۍ نہٕ سون موبایِل فون خراب گَژھِ کیٚنٛہہ کٕہۭنۍ تہِ پرٛابلِم یی نہٕ سٲنِس فونَس منٛز یہِ ہَسا چھِ اَکھ